ہیٚلو اَسَلام علیکُم وعلیکُم سَلام ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک شُکُر خۄدایس کُن تُہی چھُو حظ میڈیکل شاپہٕ وٲلۍ اَچھا مےٚ حظ اوس کیٚنٛہہ دَوا ضروٗرت تُہۍ ؤنِو مےٚ تۅہہِ نِش بَنیٛاہ یہِ دَوا چھَ تۅہہِ نِش ایٚویلیبُل اَکھ چھِ مےٚ ضروٗرت اٮ۪ماکسِلیٖن شےٚ ہتھ تہٕ پٍنٛژٕہ نایسی پُلَس ایزِتھرٛوٗ مایسِن بیٚیہِ پٮ۪نٹاپ ڈی ایس آر اَچھا اَچھا اَچھا بہٕ چھَس تُہی نِش نِوان مطلب یہِ تہِ مےٚ میڈِسِن آسہِ نِیُن بہٕ چھَس تُہٕنٛدسٕے دُکانس پٮ۪ٹھ نِوان اِس لیے کوٚروٕ مےٚ تۅہہِ گۄڈنٮ۪تھ کال مےٚ دوٚپ تُہٕنٛدِس شاپس پٮ۪ٹھ چھَا یِم ایٚویلیبُل بہٕ ییٚمہِ ساتہٕ تُہۍ ؤنِو بہٕ ہٮ۪کہٕ تَمے دۄہ یِتھ ییٚمہِ دۄہ یُس ٹایِم مےٚ تُہۍ ؤنِو اَچھا کیٚنٛہہ چھُنہٕ تیٚلہِ یِمہٕ بہٕ صُبحٲے اَچھا اِمن دواہَن رۅپین یِمن دواہَن ہُنٛد یہِ پرٛٲیِز آسہِ تُہۍ کٔرۍزیٚو مےٚ واٹٕس ایٚپ اَچھا ڈِسکاونٛٹس منٛز میلے مےٚ یہِ دَوا تۅہہِ نِش اَچھا تُہۍ ؤنِو مےٚ اَکھ کَتھ مےٚ چھا مطلب ٹِکٹہٕ ہٕنٛز ضروٗرت یا بہٕ ہٮ۪کہٕ اِتھٕ کٔنی تۅہہِ نِش یِتھ یہِ چھِ ڈاکٹر صٲبس گۄڈنٮ۪تھ تٔمۍ سُنٛد اَچھا چَلو ٹھیٖک چھُ تیٚلہِ چھَنہٕ مےٚ اَنٕنۍ ٹِکٹ سۭتۍ چَلو ٹھیٖک ہے تیٚلہِ دِیٖوا تُہۍ مےٚ یہِ میڈِسن ڈِسکاونٛٹس منٛز اَچھا چَلو ٹھیٖک چھُ تیٚلہِ اَنہٕ بہٕ صُبحس تہٕ تہٕ تھٲوزیٚو تُہۍ میٛون میڈِسن ٹھیٖک چھُو حظ تۅہہِ روٗد وا یاد کیٛاہ کیٛاہ میڈِسن چلو ٹھیٖک چھُ تُہۍ بوٗزِو گۄڈٕ بیٚیہِ یِمن ہُنٛد ناو اَکہِ لَٹہِ اَچھا اَچھا ٹھیٖک چھُ بہٕ کَرمو واٹٕس ایٚپ تُہۍ دیٖزیٚو تٔمِس بہٕ یِمہٕ صُبحٲے تہٕ بہٕ نِمہٕ پتہٕ میڈِسن چَلو ٹھیٖک حظ چھُ اَدٕ کیٛاہ اَسلام علیکُم